اسَلامَ علیکُم ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖکھٕے

بہٕ چھُس یور ٹوٗرشٹ آمٕژ وَلُر لیک مےٚ چھِ سَوٲرۍ چیٚن بوڈس منٛز آ اَسہِ حظ چھِ باقٕے تہِ أسۍ چھِ پانہٕ ٹوٗرشٹ آ اَسہِ چھُ ہیٛیِو اَسہِ مز کوٗتاہ چھِ کَپٲرۍ چھِ کیٛاہ چھِ اَسہِ چھُ سورُے کیٚنٛہہ وٕچھُن اَچھا اَچھا آ

آ

اَچھا أسۍ حظ یِمو پانٛژِ شیٚیہِ دوٕے اَچھا

اَچھا

اَچھا اَچھا اَچھا سارنٕے چَلو ٹھیٖک ٹھیٖک اَدٕ حظ بیٚیہِ حظ رۄبس